ہیٚلو سلام علیکُم

آ

کیٚنٛہہ نہَ حظ چھُنہٕ أسۍ تُلو اَتھ پٮ۪ٹھ أسۍ حظ وُچھو اَتھ مُتعلِق کَرو أسۍ کَتھ گامَس منٛز اَدٕ حظ ٹھیٖک حظ